ہیٚلو السَّلامُ علیکم

اہن حظ ٹھیٖک حظ چھُ میم میم تۄہہِ چھو حظ پَے یہِ لیٚکچر پٕلانَر کیاہ چھُ اَسہِ یَتھ ہفتَس اَسہِ کیاہ پٕلانِنٛگ چھِ یَتھ ہفتَس اَسہِ ہسا اوس شُرٮ۪ن یُس اِیٚگزام اَسہِ تَھوٚمُت اوسنَہ یَتھ ہفتَس سُہ حظ سُہ حظ اَسہِ مے باسَان أسۍ کَرَو وۄنۍ چینٛجی سُہ کیازِ بُتھِہ چھُ پَندہ اَگست پَندہ اَگست چھُ بُتھِہ تہٕ اِیٚگزام وٕچھو پَندہ اَگست پَتہٕ نَہ بیٹا سُہ وُچھو پَندہ اَگست یِِم ہُم چھِ پرٛیٚپرٛیشنٛز چھِ تِم تہِ چھِ کَرٕنۍ بیٚیہِ اِیٚگزام چھِ ساروٕے کھوتہٕ امپاٹِیٚنٛٹ پیرنٛٹ ویرنٛٛٹ حظ چھِ اِنوَایٹ کَرٕنۍ بیٚیہِ تَمِچ یِِم سارے پرٛٮ۪ٚپرٛیشَنٛز چھِ تِم کوٚتام حظ واژٕ پَکَان چھا برونٛٹھ دَپ تیارٕے چھِ کَرٕنۍ شُرٮ۪ن یِم ٹاپِک واپِک چھِ تۄہہِ دِنۍ تِم چھا تیارٕے آچھ سوری تیار یُس اِیٚگزام حظ چھُ شُرِیٚن اِیٚگزام اِیٚگزام ہنٛد خٲطرٕ یِِم تِم رول نمبر سِلپٕس چھِ باقٕے چیٖز چھِ اِیٚڈمِٹ کاڈ چھِ ڈیٹ شیٖٹس چھِ تِم چھا تیار نیٚکٕسٹہٕ ویٖک ہا نیٚکٕسٹہٕ ویٖک نہٕ کیٚنٛہہ نیٚکٕسٹہٕ ویٖک چھُ یِوَان پَندَہ اَگست تہٕ نیٚکٕسٹہٕ ویٖک تَمہِ پَتہٕ وُچَھو پَندَہ اَگست پَتہٕ وُچھو شُرِیٚن ہِمواِیٚگزام سِیٚکَنٛڈ ٹٔرٕم یُس اِیٚگزام آسہِ سُوے ہِمہِ ہوکھ اِنَسپِیٚکشَن ٲوسَہ شُرِٮ۪ن شُرۍ کِتھ چھِ پَرَان

اچھا ٹھیٖک چھُ یُس پرنٹِنٛگ چارج فیٖس پی سی فیٖس چھُ پی سی فیٖس چھا ساروٕے جمع کوٚرمُت کِنہِ وٕنہِ چھُ اڑٮ۪ن بَرنَے اِنچارٕج سرٕے ما حظ چھُ تُہی کٔرزِیٚو کَنفٔرٕم زِپی سی چھا گوٚمُت باقٕے چیٖزچھا گوٚمُت اچھا اَ یِم ٹیٖچٲرٕس چھِ یَتھ ہفتَس چھِ پیی میتھ ٹیٖچر میتھ ٹیٖچر کُس اچھا ایٹتھٕ کلاسُک میتھ ٹیٖچر کیاہ پرٛابلِم کیاہ چھِ میتھ چھُکھ نَہ سَمٕجھ یِوَان کِنہٕ باقٕے چیٖزچھِ کِنہٕ ٹیٖچرَس چِھ کیٚنٛہہ پرٛابلِم سٹوڈنٛٹ ایٹتھٕکۍ چھا کِنہٕ نایِنتھٕکۍ حظ ایٹتھٕ نایِنتھٕ ٹِیٚنتھٕ اچھا بیٚیہِ وۄنۍ تو مےٚ ٹھیٖک أسۍ وُچھواَتھ اَتھ بارَس منٛزأسۍ کَرو ٹیٖچرس سۭتۍ تہِ کَتھ باقٕے چیٖز شُرٮ۪ن سۭتۍ تہِ کَرو کَتھ وُچھو کیاہ دٔلیٖلَہ چھِ ٹھیٖک چھا بیٚیہِ وۄنۍ تو مےٚ اَکھ کَتھ تُہی یِم یِم سٹوڈنٛٹ چھِ یِم کلاس چھُو نَہ اَزکنٹِنیٚو گَژھان کِنہٕ اَزچھِ پندَہ اَگست موٗجوٗب کلاس کُنہِ ساتہٕ یوَان دِنے کِنہٕ دِنہٕ چھِ یِوَان کنٹِنیٚو چھا گژَھان

بیٚیہِ دَپ پرنٹِنٛگ چارٕج چھُ سارِوٕے بوٛرمُت پی سی چھُ ساروٕے بوٛرمُت لَگ بَگن کَنفٔرٕم چھُ یِم سٲری ٹیٖچر چھِ یِمو چھا پیپَر سٲری بَنٲمتۍ کِنہٕ نہٕ پیپَر چھا بنٲیِتھ کِنہٕ نہٕ سوٗرُۍ تیار یِِم آنسَر شیٖٹٕس چھِ باقٕے چیٖز چھِ او کے او کے ٹھیٖک حظ چھُ مےٚ اوس یہے کَنفٔرٕم کَرُن تُہی تھٲزِیٚو دھیان تہِ بیٚیہِ باقٕے چیٖزَس